اَسلامُ علیکُم وَعلیکُم اَسلام شُکر رَۅبَس کُن ٹھیٖک چھِوِ حظ دُعا حُکُم

اچھا اچھا اِشفاق صٲب چھِو حظ آ بہٕ آیوس کَسٹمَرا اکھ نا تۅہہِ آ مےٚ ٲسۍ یِم نِنۍ کِرکَٹ ٹیٖم خٲطرٕ اکھ بوٗٹ بیٚیہِ سِلیٖپَر چَپنہِ حظ

مےٚ ؤنۍتَو ریٚٹا ویٚٹا کیٛاہ چھِ تہٕ ڈِسکاوُنٛٹ کوٗتاہ چھُ اَسہِ چھِ نِنۍ شُراہ شوٗز شُراہ سِلیٖپر چَپٕنۍ اَہَن حظ بوٗٹ چھِ نِنۍ سپورٹٕس ہاے کالٹی اَسہِ چھُ یُس تتھ سارِوٕے کھۅتہٕ ہاے کالٹی آسہِ سُے چھُ اَسہِ نِیُِن وۅنۍ ؤنۍتَو ڈِسکاوُنٛٹ وِسکاوُنٛٹ کوٗتاہ چھُ میلان کَر آسَن تیار مَگر کَلر گژھِ کَلر گژھِ کلر گژھِ اکُے آسُن

اَہَن حظ

ٹھیٖک حظ ٹھیٖک مےٚ ؤنۍتَو کَر چھُ اَسہِ یُن تہٕ کوٚتتھ چھُ یُن ایٚکزیٚکٹہٕ أسۍ چھِ کۅلگامہِ پیٚٹھ

اَز گوٚو کُنوُہ گوٚو ٹھیٖک منٛڈے واتو أسۍ نہَ حظ

ٹھیٖک سَر ٹھیٖک حظ چَلو سَر ٹھیٖک اَسلامُ علیکُم وَرَحمَتُ للہ